اَسہِ اوس کیٚنٛہہ فُڈ آرڈر کَرُن یِتھ کَن زِ ہکا نوٗڈٕلز چامِن تہٕ بیٚیہِ موموز أسۍ آرڈَر کَرٕنۍ مگر أسۍ چھِ تۄہہِ یہِ رِکوٮ۪سٹہٕ کَران زِ بہٕ ترٛامو تۄہہِ پَنٕنۍ لوکیشَن تہٕ تُہۍ ؤنِو مےٚ اَتھ اٮ۪ڈرَسَس تام چھُوا تُہۍ ترٛاوان تہٕ اَیٚمہِ دۄہ چھُوا تُہۍ آز یَلہٕ آسان تُہُنٛد رٮ۪سٹورنٛٹ چھا آسان یَلہٕ یعنی کہِ اگر مےٚ ژیٖرۍ دَہہِ بَجہِ آسہِ کَرُن آرڈر یِم ترٛےٚ چیٖز کیٛاہ مےٚ ہٮ۪کنا یِم پنٛنِس وَقتَس پٮ۪ٹھ وٲتِتھ اَتھ لوکیشَن پٮ۪ٹھ یُس بہٕ تۄہہِ ترٛامو تہٕ اَمے چیٖز تہٕ یی اوس مےٚ وَنُن زِ اَیٚمہِ دۄہ چھُوا تۄہہِ آسان رٮ۪سٹرَنٛٹ اوپَن کِنہٕ نَہ